وٹ آر دَ فیمَس کالیجٕز نِیَر بَے یُوَر ایریا اینٛڈ اِز اٮ۪نی موٗر فرٛام یُوَر سٹڈِنٛگ وٹ آر دِ ییٚتہِ چھِ اَکھ واریاہ مَشہوٗر سٲنِس بانڈی پوراہَس منٛز کالیج ایچ کے اٮ۪م ڈِگری کالیج ییٚتہِ میٛانۍ سِسٹَر میٛانۍ بیٚنہِ چھِ پَران سُہ چھِ آنٲرٕس کَران اِکنامِکسَس منٛز تَتہِ تہٕ یہِ کالیج چھِ واریاہ زیادٕ فیمَس واریاہ زیادٕ اَصٕل اَتہِ چھِ واریاہ زیادٕ اَصٕل پَڑٲے چَلان تہٕ یہِ چھُ زِ واریاہ زیادٕ فیمَس